ہیٚلو السلامُ علَیکُم مےٚ حظ چھ ناو مُومِن مےٚ حظ چھِ کامہِ علاوٕ واریاہ ہابیٖز سِیُن رَنُن چھ مےٚ چَکرَس گَژُھن ٹریکِنٛگ کَرٕنۍ واریاہ واریاہ واریاہ چیٖز سایکٕلِنٛگ کَرٕنۍ بہٕ چھُس ہَفتَس منٛز دۄیہِ ترٛیہِ لَٹہِ کران سایِکٕلِنٛگ صُبحٲے صُبحٲے نِیران چَکرَس صُبحٲے مارنِنٛگ واک کران اَپٲرِی مِیٲنۍ ہابِی چھِ ٹریٚکِنٛگ گَژٕھنۍ بہٕ چھُس تار سَر مار سَر تہِ کھیٚومُت پہلگام گوٚمُت پایدٕلۍ گُلمرٕگ گژھان بہٕ پایدٕلۍ واریاہ چیٖز چھ مےٚ ہابِیٖز یِتھ کنۍ زَن مٲنۍ تو تُہۍ مےٚ چھ خُۄش کران سِیُن رَنُن گَرِ مےٚ چھِ خۄش کران پینٛٹِنگ کرٕنۍ مےٚ چھِ خۄش کران سُویمِنٛگ کرٕنۍ بہٕ چھُس ہَف بہٕ چھُس سُویمِنٛگ کَرنہٕ موجُوب کران زٲنہٕ کٔدٕل بِرجَس کران اُورٕ یور یُورٕ اور دۄہَے دۄہَے بہٕ چھُس سرانٛٹھ وایِنۍ خۄش کران مےٚ چھِ واریاہ واریاہ ہابِیٖز ہابیٖزَن کہِ مےٚ چھِ ہابِیٖز خانٛدَر کَرُن خانٛدَر کَرنہٕ پَتہٕ چھِ مےٚ ہابِیٖز واریاہ واریاہ چِیٖز یِم اِنسان سٕنٛز زِنٛدَگِی منٛز واریاہ ہابِیٖز چھِ یِتھ کنۍ زَن تُہۍ چھو وَنان بہٕ چھُس ٹریکِنٛگ گَژھان دۄہَے دۄہَے مِیٛٲنۍ ہابِیٖز چھےٚ ٹریکِنٛگ گَژھُن سایِکٕلِنٛگ کَرٕنۍ اَہَن حظ آ بیٚیہِ چھِ مےٚ ہابِیٖز زَن کہِ بہٕ چھُس کیٚرَم بُوڈ گِنٛدان اِنسایِڈ ہاو ہاو مکانَس منٛز مٲنۍ تو تُہۍ کیٚرم بوڈ گِنٛدان واریاہ واریاہ چِیٖز کِرکَٹ گِنٛدٕنۍ چھِ مےٚ ہابِی واریاہ واریاہ چِیٖز مےٚ چھُ کِرکَٹ گِنٛدٕنۍ اَتھوار اَتھوار چھِ أسۍ کِرکَٹ گِنٛدان دُۄہَے دُۄہَے مےٚ پَتہٕ چھُس بہٕ دُوستَن وَنان مےٚ چھِ یُوٗت خۄش کران یہِ یُوٗت خۄش کِرکَٹ کران بہٕ کِیٛازِ بہٕ ہیٚکہٕ ہَفتہٕ کِس ہَفتَس گِنٛدِتھ یہِ مِیٛانہِ ہابِیٖز چھِ بیٚیہِ بہٕ چھُس سایِکٕلِنٛگ گَژھُن مِیٲنۍ ہابِیٖز چھِ بیٚیہِ چَکرَس وَکرَس گَژھُن کُنہِ جایہِ دۄہَے دۄہَے ٲں اَہَن حظ آ تمہِ سٟتۍ چھِ مےٚ اِنسانَس بیٚیہِ گژھان مٲنۍ تو تُہۍ ہابِیٖز یِم اِنسانَس آسَن اَصٕل اصٕل ہابِیٖز آسن مٲنۍ تو تُہۍ اِنسان سٕنٛزِ زِنٛدگِی منٛز گَژھن اَصٕل ہابِیٖز آسٕنۍ مےٚ چھِ ہابِیٖز بیٚیہِ بہٕ گَژھ ہا بَنُن پایلاٹ مےٚ چھِ شوق بہٕ چلاوٕ ہا جہاز تتھ بہٕ بیٚہما پَتہٕ دَباوٕ ہا تَتھ تُم سِٹیرِنٛگ رَٹہٕ ہا بہٕ پَتہٕ دِمہٕ ہا بہٕ تَتھ ریس ویس پتہٕ چلاوٕ ہا بہٕ آرام سان سُہ ہیٚلِیکاپٹَر بِیٛاکھ چیٖز مےٚ چھِ ہابِی بہٕ چَلاوٕ ہا گٲڑۍ یَتھ زَن کہِ مےٚ چھِ آڈِی چَلاوٕنۍ آڈِی یعنۍ واریاہ کھٔسِتھ گاڑِ چھُس بہٕ چھلاوان مےٚ چھِ سُہ چھِ ہابِیٖز واریاہ مےٚ چِھ ہابِیٖز بیٚیہِ بہٕ کَرٕ ہا اَکہِ لَٹہِ گَژھ ہا بہٕ گوا گوہس منٛز کَرٕہا بہٕ تَتہِ بِیٖچَس پؠٹھ بیٚہما بہٕ تَتہِ کَرٕہا بہٕ ایٚنجاے پَنٕنۍ لایِف دۄہَے دۄہَے دۄہَے دۄہَے پَتہٕ یی ہا مےٚ آرام ہیٚو زِنٛدگِی منٛز مےٚ چھِ ہابِیٖز زَن کہِ بہٕ کَرٕہا ایٹِنٛگ چھِ مےٚ ہابِیٖز مِیوٗزِک بہٕ چھُس واریاہ واریاہ مِیوزِک بوزان مِیٛٲنۍ ہابِی چھِ مِیوزِک بوزُن نُصرَت بوزُن بہٕ چھُس لَگ بَگ مےٚ چھِ نُصرَت نہِ پَنٛدَہ غزلہٕ بُوزمٕژ یِتھ کنۍ زَن کہِ دِل لگایا تھا دِل لگِی کے لِیے سُہ چھِ مےٚ زِیادٕ مِیٛٲنۍ ہابِی چھِ سُہ بوزٕنۍ تہٕ بوزٕنۍ ییٚتہِ زَن کہِ مےٚ چھُ بِیٛاکھ غزٕل اَکھ یَتھ منٛز کہِ وَنان چھُ سُہ دِل لگایا تھا دِل لگِی کے لِیے ہابِیٖز میون کہِ مےٚ چھُ فِشٕنٛگ ہابِی بہٕ چھُس یُتُھے صُبحٲے چھُس اَتھوارِ دۄہ وتھان اَتھوارِ دۄہ چھُس بہٕ وَتھان بہٕ دۄہَے وَتھان یِتُھے بہٕ چھُس تہٕ بہٕ چھُس فِشِنٛگ کَرنہِ گژھان دۄہَے دۄہَے دۄہَے دۄہَے مٲنۍ تو تُہۍ پَتہٕ یُتُھے بہٕ اَکھ گاڈ رَٹہٕ مےٚ چھِ تَتھ منٛز یِوان یِیٚلہِ زَن کہِ ہابِیٖز گَژھن اِنسان سٕنٛز زِنٛدگِی منٛز ضروری تہٕ ضرورِی آسٕنۍ کامہِ علاوٕ تہِ گَژھن ہابِیٖز آسٕنۍ زِنٛدگِی منٛز